ییٚلہِ أسۍ خۄدایہِ سٕنٛز عبادت چھِ آسان کَرٕنۍ تَتھ چھُ پیٚوان بُتھ چھَلُن وَزوٗ کَرُن با پردٕ روزُن یا سوٗرٕ چھُ آسان پَرُن نمازِ منٛز سُہ گژھہِ پانَس سۭتۍ پَرُن سُہ گژھہِ نہٕ بیٛاکھ بوزُن بیٚیہِ چھِ پیٚوان أچھ تھاونہِ پاک بیٚیہِ چھِ پیٚوان کَن تہِ تھاوٕنۍ پاک بیٚیہِ چھُ پیٚوان دِل تہِ تھاوُن پاکا حسد نہٕ کٲنسہِ ہنٛد تھاوُن بیٚیہِ چھِ أسۍ اَتھہٕ تہِ تھاوٕنۍ پاک خۄداے سٕنٛدۍ وَتہِ منٛز دِل تھاوُن بیٚیہِ چھِ گژھان أسۍ آستان برٛیسوار چھِ أسۍ نِوان خٲرات تور چھِ واتان تٔہَر تور چھِ واتان چاے تور چھِ واتان خٔزٕر تور چھُ واتان حٔلوٕ باقٕے خٲرات أسۍ تہِ چھِ کھیٚوان باقٕے تہِ چھِ کھیٚوان مَنٛگان چھِ خۄدایَس چھِ کران چھِ شبِ بیدٲری مَنٛگان چھِ خۄدایَس کران چھِ تَتہِ عبادت